بہٕ چھس یَژھان میٛٲنۍ بیٚنہِ گژھِ سٮ۪ٹھاہ تعلیٖم حٲصِل کَرٕنۍ سُہ گژھِ تھَزٕ ڈِگری حٲصِل کَرٕنۍ تاکہِ سُہ کَرِ پںُن پَرُن پانَس خٲطٕر پَنٮ۪ن بَچَن ہٕنٛد خٲطرٕ تھاے سُہ پٔرِتھ تِکیٛازِ أکِس زَنہِ ہُنٛد پَرُن چھُ اَکہِ خاندانُک پَرُن آسان بہٕ یَژھٕ یُتھُے یِہٕے چیٖز یَژھٕ بہٕ پنٛنہِ کورِ ہِنٛدِ خٲطٕر تہِ سُہ کَرِ اعلٰی تعلیٖم حٲصِل تہٕ کَرِ خٔدمَت گُزٲری قومٕچ تہٕ اِتھ کٔنۍ چھَنہٕ اَسہِ کٕہٕنی تہِ پریشٲنی گژھان أکِس کورِ تعلیٖم حٲصِل کَرنَس منٛز کیٛازِ سون مول موج چھِ اَسہِ واریاہ اَصٕل پٲٹھۍ ساتھ دِوان تِمَن چھِ یہِ دماغَس منٛز یہِ ذہن کہِ أکِس کورِ ہٕنٛز تعلیٖم چھَ آسان اَکہِ پوٗرٕ خاندانٕچ تعلیٖم